کانٛہہ تہِ چیٖز رَنٕنہٕ خٲطرٕ چھُ مےٚ یِمن پرٛکاشنن ہُنٛد خیال پؠوان تھاوُن یِم زَن مےٚ ہیٖٹر چھُ اَسہِ آسان چَلان تَتھ چھُ آسان دیان تھاوُن تُکُن گوٚژھ نہٕ اَتھٕ لگُن یا تَتھ گوٚژھ نہٕ پؠٹھ پٔٹ کانٛہہ آسٕنۍ ییٚمہِ سۭتۍ تَژر کھژھِ یا نار ہیٚکہِ اللہ تعالیٰ بَچٲیِن نار ہیٚکہِ لٔگِتھ تَمیُک خیال چھُ پیٚوان تھاوُن پَتہٕ چھُ سیُن ویُن سُہ چھُ آسان ٹٮ۪کٕر چھِ آسان سُہ چھُ پؠوان تَتھ پؠٹھ بیلَنسہِ پؠٹھ تھاوٕنۍ سۄ گٔژھ نہٕ ہج روزٕنۍ یُتھ زَن سِنِس گرٛیکھ ییہِ تہٕ سۄ پییہِ پیٚیہِ ؤسۍ بیٚیہِ چھُ پیٚوان پاورُک خیال تھاوُن شاٹ گوٚژھ نہٕ گژھُن باقٕے گوٚژھ نہٕ گژھُن تارَن چھُ پیٚوان نظر تھاوٕنۍ دِتھ گیس چھِ زالٕنۍ گیس گوٚژھ نہٕ یَلے روزُن کینٛہہ پَتہٕ اگر تُج دِمو تہٕ تَتھ ہیٚکہِ تَمہِ ساتہٕ جمپ نار ہیٚکہِ تَمہِ ساتہٕ جمپ کٔرِتھ باقٕے چیٖز چھِ یِمَن ہُنٛد اَسہِ رَنٕنہٕ وِزِ خیال چھُ پؠوان تھاوُن تِم چھِ اَسہِ گوٚژھ نہٕ پانَس نۄقصان واتُن اَتھ گوٚژھ نہٕ دَزُن تیٖل چھُ اَنُن پَتہٕ چھُ بیٚیہِ ٹھنٛڈ کَرُن ادٕ چھُ تَتھ منٛز سیُن ترٛاوُن اگر جلدی ترٛاوو تٔتی سٕے تیٖلَس تَتھ ہیٚکَن چھکہٕ ؤتھِتھ تَتہِ ہیٚکہِ بُتھ دٔزِتھ تمیُک تہِ چھُ پؠوان خیال تھاوُن بُتھ تہِ چھُ بَچاوان پَنُن پَان تہِ چھُ بَچاوُن تہٕ سِنیُک خیال تہِ چھُ تھاوُن تَتھ گٔژھ نہٕ زیادٕ ہیٖٹ لَگٕنۍ کینٛہہ کہِ سیُن ہیٚکہِ تَلہٕ دٔزِتھ تہٕ پَنُن اَصٕل باقین خیالَن اَمیُک خیال تہِ چھُ پؠوان تھاوُن چاے بَناونہٕ وِز چھُ پیٚوان تھاوُن دیان کہِ چاے گٔژھ نہٕ گیسَس پؠٹھ نیٖرِتھ ژَلٕنۍ کینٛہہ گرٮ۪کہِ وِز چھُ دیان تھاوُن گرٛٮ۪کھ آیہِ چاے تہٕ وٲج بۄن تٔتھۍ پؠٹھ چھےٚ نہٕ چاے تھاوٕنۍ کینٛہہ یوٗت کال چاے نیٖرِتھ ژَلہِ دۄد چھِ اِنسان کارَن تَمہِ ساتہٕ چھُ پیٚوان تَتھ کَنٹِنیو نظر تھاوٕنۍ دۄد گوٚژھ نہٕ ؤسۍ پیوٚن تَلہٕ گوٚژھ نہٕ دَزُن لارُن گوٚژھ نہٕ تَتھ چھُ پؠوان کھَلن دِنۍ پنٕنِس پانَس چھُ پیٚوان دیان تھاوُن توٚد دۄد گوٚژھ نہٕ پیوٚن بیٚیہِ گوٚژھ نہٕ پَلَٹ کھیوٚن پٔتۍلہٕ گوٚژھ نہٕ پَلَٹ کھیوٚن یا دِکچہِ ٹٮ۪کٕر وٮ۪کر سِن ٹٮ۪کٕر بَتہٕ سُہ گوٚژھ نہٕ رایسَس چھُ پیٚوان دیان تھاوُن اَتھ گوٚژھ نہٕ سُچ کھسُن یا رایسس گوٚژھ چھُ دیان تھاوُن بَتہٕ چھُ پھیارُن بَتہٕ پھیرنہٕ وِزِ چھُ تھاوُن دیان کہِ اَنمہٕ گوٚژھ نہٕ پھرِتھ گژھُن کینٛہہ تہٕ سورُے فوکَس چھُ یِمنٕے چیٖزَن کُن آسَن تھاوُن پَنُن پان تہِ بَچاوُن تہٕ کھؠن چؠن بَناوُن سُہ سیُن یا بَتہٕ چاے سُہ تہِ گوٚژھ بَچُن تہٕ پَنُن پان تہِ گوٚژھ بَچُن یِمے پرٛکاشَنٕز چھِ یِمَن ہُنٛد خیال اَسہِ پیٚوان تھاوُن چھُ